ٹیٚکنالجی ہسا چھُ سوٗن اَکھ سُہ پارٹ بنیومُت یُس نہٕ أسۍ پَننِس سۭتۍ ٲں جِسمَس تہٕ پَننِس دیٚماغہٕ سۭتۍ سیٚپریٹ ہیٚکہٕ ہون تھٲیِتھ کیٚنٛہہ اَتھ متعلق پَرُن تہٕ اَتھ متعلق سَمجھُن ہسا چھُ أزکِس زمانَس منٛز واریاہ ضُروٗری پَنُن پان فرٛیٚنٛٹَس مَہ تھاونہٕ خٲطر ٲں ٹیٚکنالجی ہِنٛد یوٗزٕس ٲں ہسا چھُ واریاہ اصٕل تہٕ یہِ ہسا چھُ وٲقعی أمۍ ہسا چھِ وٲقعی سٲنۍ زندگی واریاہ آسان کٔرمٕژ اگر أسۍ أمِکۍ اصٕل ایٚپلِکیشَن وُچھہِ ہوٗکھ تہٕ تہٕ جَنرَل ایٚپلِکیشَن تہٕ وُچھہِ ہوٗکھ زٕ ٹیٚکنالجی ہسا چھِ سٲنۍ زندگی وٲقعی آسان بنٲومٕژ تہٕ یہِ ہسا چھُ اَکھ واریاہ واریاہ اصٕل چیٖز میانہِ حسابَن ہسا گژھہِ یہِ بیسِک سَبجَکٹہٕ سِٹیڈی آسُن سانٮ۪ن سُکوٗلَن تہٕ سانٮ۪ن کالجَن منٛز أمِکۍ اصٕل یوٗزٕس یِم کِتھ پٲٹھۍ ہیٚکہٕ ہوکھ أسۍ یوٗز کٔرِتھ اے آیے چھِ آٹِفِشَل اِنٹیٚلِجیٚنس چھِ آز کَل امیُک یوٗز کِتھ پٲٹھی ہیٚکَو أسۍ اصٕل کٔرِتھ پَنٛنٕۍ کٲم فاسٹہٕ کَرنَس منٛز پَنُن ٹایِم سیو کَرنَس منٛز پَننٕۍ ایٚنَرجی باقِیَن چیٖزَن منٛز یوٗز کَرنَس منٛز حالانٛکہِ چھُ اَتھ واریاہ ڈرٛابیک تہِ یِم زِ یہِ ہسا چھُ اِنسانَس لیزی بناوان تہٕ اۭں تیٖژاہ کٲم اۭں پَتہٕ اۭں کَرٕنہٕ نَہ دِوان زِ اِنسان ہسا چھُ پَتہٕ ٲں کَمزور بنان تہٕ یُس ہسا یہِ پتہٕ کُنہِ تہِ چیٖزِ سۭتۍ اۭں ایٚفیٚکٹہٕ چھُ گژھان اُوَرآل ہسا چھِ ٹیٚکنالجی سٲنۍ زندگی منٛز اَکھ پٕلَس ایٚڈِشَن تہٕ یہِ ہسا چھُ وٲقعی اصٕل چیٖز